سون اٮ۪جُکیشَن سِسٹم یُس ؤنکٮ۪س چھُ اَتھ منٛز آو کَشمیٖری سَبجیکٹ پوٗرٕ مطلب اٮ۪کٔسکٔلیوٗڈ کرنہٕ اکھ وجہہ چھُ یِہوے کہِ یُس ؤنکیس وٮسٹٔرنایزِشَن بَڑے کٔشیٖر منٛز یا پوٗرٕ اِنڈیاہَس منٛز یا باقٕے موڈَرنایزیشَن بَڑے کَشمیٖرِ سَبجیکٹ آو پوٗرٕ خَتَم کرنہٕ ییٚتہِ تَمیُک یِہوے وجہہ چھُ کیازِ کہِ یُس چینج چھےٚ یِوان یُس کَلچرُک ییٚتہِ پرون چھُ ییٚتہِ کٔشیٖر ہُند پَنُن پِیُوَر کَلچر چھُ سُہ آو خَتٔم کرنہٕ اَمہِ منٛز چھِ اکھ کَشمیٖری لنگویج ؤنکٮ۪ن کِس زَمانَس منٛز اَگر أسۍ یَتھ پریزینٹ ٹایمَس منٛز کَتھ کرو اَگر أسۍ وٕنکٮ۪س بَچہٕ چھِ وٕچھان کٲشِر لنگویج کران تٔمِس چھِ نِچہِ نَظرِ وٕچھان وٕنکیٚس کیازِکہِ اکھ یۄس تھوٹ بَڑے ییٚتہِ کٔشیٖر منٛز وٕنکیٚس چھِ ویلیوٗ دِوان زیادٕ تَر اُردوٗ تہٕ اِنگلِش کٔشیٖر ہُند گوو پوٗرٕ خَتم اَمیُک چھُ یِہوے وجہہ کہِ یۄس ییٚتہِ اکھ وٮ۪سٹٲرٕن کَلچر آو تَمہِ سۭتۍ گٔے یہِ پوٗرٕ کَشمیٖرِ لینگویج اسہِ پوٗرٕ خَتم یُس مدر ٹَنگ لیگویج چھِ اَسہِ پَزِ ہے مطلب واریاہ فَخر کَرُن کہِ اَگر أسۍ پَنٕنِس سکوٗلَس منٛز پَنٕنس اٮ۪جُکیشَن سِسٹَمَس منٛز کٲشِر پٲٹھۍ کَتھ کرو کیازِ کہِ یُس سون کَلچر چھُ آسان یہِ ہیٚکے رِپریزینٹ گژھِتھ کیازِ سٔکوٗلہٕ سۭتۍ چھُ بَچہٕ یُس نیرِ سُے کرِ پریزینٹ بیٚیِس سِٹیٹَس منٛز بیٚیِس مُلکَس منٛز یا تیٚلی چھِ واتان پَتہٕ کَتھ کیازِ کہِ سٔکوٗل منٛزٕے چھُ نیران ہر کیٚنہہ ٹیٖچر چھُ نیران کانہہ تہِ آفسر چھُ نیران سٔکوٗل منٛز ییٚلہِ وۄنۍ سٔکوٗلَس منٛز اَسہِ یہِ مطلب یہِ تھوٹ تھوٚو کہِ أسۍ کرو اُردوٗ پٲٹھۍ اَسہِ ہسا چھُ ٹیٖچر وٕنکٮ۪س پرموٹ کران اُردٗو پٲٹھۍ یُس یَتھ چھُنہٕ یِوان وٕنکیٚس ویلیوٗ دِنہٕ کَشمیٖرَس منٛز کِہیٖنۍ اَمہِ سۭتۍ گوٚو واریاہ مطلب واریاہ فرق چھِ پٮ۪وان وٕنکیٚس اسہِ اٮ۪جُکیشَن سِسٹَمَس منٛز امیُک مطلب اَتھ خٲطرٕ اوس واریاہ سِٹٮ۪پ گورمینٹَس تُلٕنۍ کیازِ کہِ اَگر اَسہِ یہِ واپَس ییہِ اسہِ کَشمیٖری لنگویج سٔکوٗلَس منٛز وَنٕنہٕ اَتھ چھُ واریاہ بہتٔریٖن فٲیدٕ یِم فٲیدٕ چھِ اَسہِ یِہوے کہِ اَگر أسۍ کٲشِر پٲٹھۍ کَتھ کرو سٲنۍ مَدر ٹَنگ تہِ روزِ زِندٕ پَنُن کلچر چھُ مین چیٖز چھُ آسان کَلچر اَگر أسۍ پَنٕنِس سِٹیٹَس منٛز وٕچھو کلچر چھُ واریاہ خَتم گژھان اَگر أسۍ باقین سِٹیٹَن منٛز وٕچھو کَلچر چھُ تَتہِ واریاہ مطلب مَشہوٗر چھُ تَتہِ زِندٕ چھُ روزان تَتہِ کَلچر یِہوے فرق چھِ اَگر أسۍ کَلچرٕچۍ کَتھ کرو گۄڈٕنیتھ چھِ مین یِوان کَشمیٖری لینگویج کَمشیٖری زَبان یۄس اسہِ چھےٚ پَنٕنۍ سۄ پَزِ اَسہِ واریاہ پرموٹ کَرٕنۍ تَمہِ باؤجوٗد چھُ مطلب اَسہِ تہِ پَنٕنۍ محنت کَرٕنۍ کہِ بَچن چھِ اَسہِ ؤنکیٚس اَگر سٔکوٗلَس منٛز گژھو کَشمیٖری سَبجٮ۪کٹ چھُ تَتہِ تھاوناوُن تَتہِ چھُیی نہٕ وٕنکیٚس اَگر أسۍ باقین ڈِسٹرکَن یا سِٹیٹَن کَتھ کرو تَتہِ چھُ ہِندی سَبجیکٹ تِمن یِوان تھاونہٕ ییٚتہِ کیازِ چھُنہٕ یِوان کٲشُر تھاونہٕ اَمیُک وجہہ کیازِ چھُ مطلب یِہوے اَسہِ پَزِ اَتھ خٲطرٕ واریاہ اِنِشیٹِو تُلُن کہِ اَگر اَسہِ یِہوے تھاون اسہِ کَشمیٖری لنگویج سۄ چھِ واریاہ بہتریٖن اسہِ خٲطرٕ بیٚیہِ چھُ مطلب اٮ۪جوٗکیشنَس منٛز چھُ کٲشُر ضروٗری کَرُن کیازِ کہِ یوٗتاہ أسۍ وٕنکیٚس پَنٕنۍ پٲٹھۍ مطلب پَنٕنۍ لنگویج اِستعمال کرو پَنٕنۍ کٲشِر لنگویج تیوٗتاہ چھُ فٲیدٕ گژھان بَچہٕ تہِ بچہٕ تہِ چھِ تیُتھُے پَتہٕ آ پَنٕنۍ رِپریزینٹیشَن دِوان اَمِچ کَشمیٖرِیِچ